ہٮ۪لو سلام علیکُم وعلیکُم اسَلام کیاہ حظ تُہۍ چھو حظ شُپین پٮ۪ٹھ دُکان دُکان اَہَن حظ اۭں مےٚ وَن تہٕ حظ یِم ضروٗرت یِم خانٛدرٕ خٲطرٕ یِم پَلو نہ حض تۄہہِ تہِ آسوٕنا پَتہ کیاہ کیاہ چھُ لَگَان مطلَب ڈریسِنٛگٕے یوت چھِ اسہِ ضروٗرت مےٚ چھنہٕ پانہٕ پتہ کیاہ کیاہ چھُ

اہَن حظ سُہ چھُ ضروٗرت سورُے

یہِ چھا بٕلیک تہٕ وایِٹ کَلَر ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک اچھا یہِ بوٗٹھ ووٗٹھ یِم تہِ ٲسِو تُہۍ تھاوان

اچھا ٹھیٖک تہٕ تۄیہِ ہیکوا یِم آرڈر واڈر کٔرِتھ مگر مطلب اَکھ چیٖز چھ بڑ تۄہہِ نِش مطلب تُہۍ کٔرِو آرڈر یا کَرٕ بہٕ آرڈر یا یِم بہٕ اوتَن مگر آسُن گَژھِ مےٚ ٹھیٖک آرڈَرس

اچھا ٹھیٖک بَدل کَلَر اگر أسۍ وٕچھو اچھا ٹھیٖک اچھا توٚتتھ تانۍ تُہۍ ؤنِو مےٚ اَتھ کیاہ گَژھِ سفیدَس تہٕ بِلیکَس کیاہ گَژھِ ریٹ نہ مےٚ اوس ووٚنمُت نہ ڈِسکاوُنٛٹ وِسکاوُنٛٹ تہِ گَژھِ نہ ملُن حظ کینٛہہ اچھا ٹھیٖک اچھا ٹھیٖک چھُ وۄنۍ ہیکوا تُہۍ کٔرِتھ اسہِ یور یہِ ڈیلِوَر بَس حظ اۭں وُہمِس تانۍ حظ گَژھِ واتُن وُہِمِس تانۍ اہَن حظ ٹھیٖک بہٕ حظ کَرٕ

چلو حظ ٹھیٖک حظ چھُ اہَن حظ شُکُر اَلحَمدُالِلّہ تُہۍ چھِو ٹھیٖک اچھا بِہِو خۄدایَس حَوال